مےٚ حظ اَنیو پرٛوڈَکٹ اَکھ کَمپیکٹ چھِ تَتھ ناو سُہ اوس واریاہ زیادٕ خراب تَمہِ سۭتۍ درٛاے مےٚ بٔتِھس واریاہ زیادٕ دانہٕ پھٔلۍ سُہ اوس نہٕ لَگہٕ ہار کیٚنہہ بیٚیہِ پیوٚو مےٚ سُہ واریاہ زیادٕ ریٹَس تہٕ ییٚمہِ موٗجوٗب مےٚ سُہ اَنییو سُہ مقصد درٛاو نہٕ ٹھیٖک کیٚنہہ